بہٕ وَنہٕ پانٛژَن ہَمسایَن ہُنٛد ناو اَکھ گوٚو جاوید احمد ڈار شمس الدیٖن ڈار مہراج الدیٖن ڈار رِیاض احمد ڈار غلام النَبِی ڈار